اگر أسۍ پرانہِ زمانٕچ کتھ کرو واریاہ یم چیٖز ٲسۍ آسان تِمن اوس دۄہ لگان اگر اسۍ بتہٕ چی کتھ کرو بتہٕ رننٕچی کتھ کرو گۄڈٕ اوس یوان بتہٕ رننہٕ بنٹنن منٛز سُہ اوس آسان بنٹن منٛز اوس آسان گۄڈٕنٮ۪تھ آب چھانُن گرٛیٚکھ ٲسۍ دِنۍ بتَس تمہِ پتہٕ اوس پیٚوان آب چھانُن تمہِ پتہٕ اوس پیٚوان سُہ ولُن کُنہِ چیٖزس منٛز تاکہِ سُہ روزِ گرٕم بیٚیہ اوس اکثر بیشتر یہِ یوان کرنہٕ کہِ سُہ اوس پیٚوان تازے رنُن تو سُہ چیٖز گوٚو رِپلیس آز رایس کُکرو سۭتۍ اسۍ اگر انسان اگر صبحٕچ پانٛژھ بجہِ تہِ وتھہِ تھاوِ بتہٕ تراوتِھ تو سُہ چھ آسان تیٲر گومُت پنٛدہن منٹن منٛز تمہِ پتن چھِ سُہ چھُ سُہ وشُن روزان باہہِ بجہِ تانۍ تہٕ تُہۍ ہیٚکو راتس تانۍ تہِ وشُن سُہ تھاوتھ بیٚیہِ ہیٚکہِ صبحک بتہٕ ہیٚکہِ انسانس انسان کالَس تہِ کیتھ بیٚیہِ چھِ آسان یۄس نیم ٲسۍ اسان گۄڈٕنیٚتھ ییٚمہِ کہِ سۭتۍ أسۍ کانٛہہ چیٖر ٲسۍ دگان سُہ گوٚو رِپلیس مکسر سۭتۍ نیمہِ ٲسۍ لگان ہیٚکتھ ٲسۍ واریاہ لگان انسان اگر کانٛہہ چیٖر دگہِ ہا تتھ ٲسۍ لگان گنٹہٕ واد البتہ یُس مکسر گینڈر چھ أکس سُچس پٮ۪ٹھ چھ چینج گژھان لیٚول تو أسۍ ہیٚکو کیاہ کٲم کرتھ یۄس گنٹن ہٕنٛز کٲم چھ آسان سۄ چھ گژھان منٹن منٛز یۄدوے کہِ اڑٮ۪ن چیٖزن چھِ سیٚکنٛڈ تہِ لگان تو یم چیٖز چھِ یا اوُن چھِ میکروویو اوُن چھ گۄڑ کیاہ ٲسۍ کٲم گژھان یم اگر أسۍ کچنچ کتھ کرو کچنچس منٛز ٲسۍ نہٕ یم ایٚپلینسِز یا یِم ضریات ٲسۍ نہٕ آسان کیٚنٛہہ ییٚمہِ کہِ تھرو أسۍ زنٛدگی منٛز واریاہ سہولیات ہیٚکہِ ہن واتتھ اکھ چھِ میکروویو اوُن تہِ یہِ چھُ اگر کانٛہہ چیٖز گرم آسۍ کرُن یا کانٛہہ چیز آسہِ بریک کرٕنۍ انسان چھ ہیٚکان گٔرس منٛزٕے ہر کانٛہہ چیز کرتھ تَو یہِ چھ اکھ پازِٹو امپیکٹ یُس پیٚومُت چھُ الیٚکٹرٛکل ایٚپلینسن ہُنٛد آز کِس زمانس پٮ۪ٹھ تو ایٚکٕسپیرنٕس چھ آز ٹھیک اَز تام ٹھیکٕے رودمُت تو صحتہٕ حساب گٔے أسۍ تھوڑا مارٕ تِکیٲزِ یُتھٕے ایٚپلینسِز اگر أسۍ استعمال چھ کران واریاہ چیز چھ آسان یتھ کاٹھۍ اگر رایِس کُکرَس منٛز یُس گۄڈٕنیٚتھ اوس آسان سُہ اوس آسان غزا تازٕ البتہ یُتھٕے اتھ ٹایم چھ وۄنۍ ٹایمس پتہٕ چھ أسۍ اکہِ حساب رنان تہِ تتھ منٛز کیاہ چھ کٲم گژھان سُہ چھُ تھوڑا بہت سُہ آ تتھ منٛز حظ چھِ بیٚکٹیرا گروتھ انکیرز گژھان یُتھٕے واریاہس کالس چھِ تھاوان سُہ رٔنِتھ پتہٕ تمہِ سۭتۍ چھِ اکثر بیشتر کٲم کیاہ حظ گژھان انسانس چھُ پَننُے صحت کیاہ گژھان خراب مگر یہِ چھ وۄنۍ ضروریات زنٛدگی بنیمٕژ تہٕ أسۍ ہیٚکو نہٕ اتھ وۄنۍ تبدیلی کرتھ کیٚنٛہہ تہٕ وۄنۍ چھُ برونٛٹھ کُن وُچھُن کہِ واریاہ زیادٕ یتھی چینجز یِن تم ہسا چھ أسۍ پننس پانس منٛز ایٚڈاپٹ کرٕنۍ